فوٹوگرٛافی تہِ چھُ اَکھ پروفٮ۪شَن بیٚیہِ چھِ یہِ اَکھ آرٹ کیٛازِکہِ فوٹوگرافی منٛز چھِ واریاہ سُکوپ اِنسان چھِ ہٮ۪کان نیچرٕکۍ فوٹوز کِلِک کٔرِتھ وایلڈٕ لایف اٮ۪نمٕلزَن ہٕنٛدۍ فوٹوز کِلِک کٔرِتھ ڈِفرنٛٹ ڈِفرَنٹ پٕلیس آف نیچَر اٮ۪کٕسپُلایٹ اِنسان کَران یعنی کہِ اٮ۪کٕسپٕلور کَران کہِ نیٚچرَس منٛز چھِ واریاہ تِم کیٚنٛہہ چیٖزٕز ہٮ۪پَن گَژھان یِم اِنسان چھِ آسان کٮ۪پچَر کَرُن تِم تھٲیِتھ مطلب پَنٛنِس کَلٮ۪کشَنَس منٛز بیٚیہِ آزکَل یُس فوٹو آزکَلُک دور چھُ سُہ چھُ فوٹوگرافی ہُنٛد دور کیٛازِ اِنسان چھُ اَز یژھان ہر کیٚنٛہہ موٗمنٛٹ پنٛنہِ لایفہِ ہُنٛد کٮ۪پچَر کَرُن تِکیٛازِ چھُس بہٕ تَوَے چھُس بہٕ سونٛچان کہِ یُس فوٹو کِلِک کَرُن چھُ فوٹوگرافی چھِ سُہ ہَسا چھُ اَکھ پرٛوفِشَن تہٕ بیٚیہِ اَکھ وٮ۪ل سِٹرٛیٖم آز کَل چھِ وٮ۪ڈِنٛگ فوٹوگرافٕس واریاہ ٹرٛنٛڈِنٛگ لُکھ چھِ یہِ وَنان کہِ یِم ہَسا وٮ۪ڈِنٛگ چھِ آسان اِنسان سٕنٛدۍ لایفہِ منٛز چھِ اَکہِ لَٹہِ اَکہِ لَٹہِ یہِ آسان تِم چھِ آسان تِم سارے خوشی کٮ۪پچر کَرنہِ یا بیٚیہِ چھِ آسان وٮ۪ڈنٛگ منٛز چھِ آسان مطلب سٲری رشتہٕ دارچھِ آسان پرٛٮ۪زٮ۪نٛٹ یِم زٕہٕنۍ چھِ مِلان تِم چھِ تہِ تَمہِ سات مِلان تَمہِ ساتہٕ چھُ اَسہِ آسان واریاہ خوشی ہُنٛد ماحول آسان تو اِنسان ییٚلہِ فوٹوگرافٕس کِلِک کَرِ خانٛدرٕ پَتہٕ چھُ سُہ ہٮ۪کان تِم فوٹوگرافٕس وٕچھِتھ سُہ چھُ واریاہ خۄش گژھان تِم فوٹوگرافٕس وٕچھِتھ